پَنٕنِس پروڈکٹس مُتعلِق یُس ہسا مےٚ سیٚلفون چھُ تَتھ مُتعلِق ہسا کرٕ بہٕ آز تُہۍ سۭتۍ پوزِٹو ایٚکسپِریٚنَس شیر پریٚتھ کُنہِ چیٖزَس چھُ آسان کیٚنٛہہ پازٹو چیٖز تہِ یِم کہِ اَصٕل چیٖز تہِ آسان کیٚنٛہہ اور کیٚنٛہہ آسان مطلب یَتھ أسۍ نَگیٹو چیٖز کیٚنٛہہ تہِ چھِ آسان کیٚنٛہہ نگیٹو پریٚتھ کُنہِ اِنسانَس چُھ نگیٹو سایڈ تہِ آسان پازِتیٚو سایڈ تہِ آسان گۄڈٕ کَرٕ بہٕ پَنٕنِس چیٖزَس مُتعلِق یعنی کہِ پازٹو ایکسپیرینس ہسا کَرٕ بہٕ یَتھ پروڈَکٹ چھُ یہِ چھُ سیٚلفون یہِ ہسا چھُ ریلمی کَمپنی ہُنٛد گۄڈٕنیُک وَنہٕ بہٕ یہِ موڈل ہسا چھُ مےٚ ریلمی اَلیٚوَن پرایم فایِو جی گۄڈٕنِچ اکھ خصوٗصِیات چھِ یَتھ یہِ کہِ اَتھ ہسا چھِ اکھ ہَتھ اَٹھووُہ جی بی ریم ہسا چھِ یَتھ دویِم یُس یَتھ بوٚڑ اکھ پازٹو چیٖز چھُ رُت چیٖز چھُ سُہ حظ چھُ یَتھ اِنٹرنیٚٹ یُس ہا سا فایو جی چھ سِپیٖڈ پٮ۪ٹھ چلان چھُ سُہ ہسا چھُ واریاہ رُت چلان تہٕ واریاہ فاسٹ چلان بیٚیہِ ہاسا چھُ دویِم چیٖز ییٚمیُک کیمرا فرنٹ کیمرا تہِ تہٕ بیک کیمرا تہِ یِم ہسا دۄنوے کیمرا واریاہ اَصٕل چھِ یِم ہسا واریاہ رٔژٕ پکچر تُلان تہٕ بیٚیہِ ہسا چھِ ویڈیو کال تہِ یَتھ پٮ۪ٹھ واریاہ اَصٕل گژھان ویٖڈیو کانفرنسنگ تہِ گژھان اَصٕل پٲٹھۍ بیٚیہِ ہسا چھِ یَتھ کُیک فنکشن کران پریٚتھ کانٛہہ ایپ ہسا چھِ یَتھ واریاہ کُیک فنٛکشن کران دوٚیم چیٖز بیا ہسا چھُ یَتھ بیاکھ بوٚڑ اکھ اَہم تہٕ اَصٕل رُت چیٖز ہسا چھُ سُہ بیٹری پِک اَپ تہٕ بیٹری پَک اَپ تہِ ہسا چھُ واریاہ رُت بیٹری پِک اَپ ہسا چھُ یَتھ تہٕ ییٚمہِ ذریعہِ ہسا چھِ یس یِم سارے ایپ تہِ فنٛکشن کران اَگر نہٕ بیٹری آسہِ تہٕ یا بیٹری کَمزور پَہم آسہِ تہٕ فون ہسا چھُ گژھان تَمہِ سۭتۍ تَمہِ وِزِ مُشکِل چلاوُن تِکیازِ بار بار کَرُن چارٕج فون یہِ نہ سا چھُ نہٕ ٹھیٖک روزان کیٚنٛہہ یَتھ ہسا چُھ بیٹری پِک اَپ تہِ واریاہ رُت بیاکھ ہسا چھُ تمہِ پَتہٕ ہسا یُس ہسا ییٚمیُک سِپیٖکٔرٕس چھِ چاہے مطلب اَوُٹ سِپیٖکر چھِ یِم تہِ ہسا چھِ واریاہ اَصٕل پٲٹھۍ سوُنٛڈ دِوان واریاہ رٕتۍ پٲٹھۍ واریاہ اَصٕل پٲٹھۍ اَہم پٲٹھۍ واریاہ رٕتۍ آواز ہسا چھِ یِم دِوان تہٕ تَمہِ پَتہٕ ہسا چھُ یِم یَتھ یہِ مطلب اوڈیو ویٖڈیو یِم تہِ ہسا چھِ واریاہ رٔتۍ چلان تہٕ یِمن مُتعلِق کمپرومایز مطلب یِمن مُتعلق کانٛہہ بَدگُمٲنی کَرٕنۍ نَہ سا چھےٚ ٹھیٖک کیٚنٛہہ یِم ہسا چھِ واریاہ اَصٕل پٲٹھۍ ہسا چھِ یَتھ چلان تہٕ ٲخرَس پٮ۪ٹھ وَنہٕ بہٕ یی کہِ یہِ ہسا چھُ اکھ اَصٕل فون اکھ ییٚمیُک اَگر کانٛہہ تہِ اَنہِ تہٕ یہِ ہسا چھِ بیٚیہِ مطلب مُنٲصب ریٹس پٮ۪ٹھ تہِ اویلیبل اسی لیے اَمہِ برۄنٛٹھ تہِ یُس مےٚ فون اوس سُہ تہِ ہسا اوس فایو جی یا سوری سُہ تہِ ہسا اوس یعنی کہِ ریلمی کَمپٔنی ہُنٛد چلو السلام علیکم ورحمۃ اللہ یہِ ہسا ٲسۍ میٲنۍ اکھ پازٹو ایکسپیرینس یَتھ پروڈکٹس مُتعلِق